ہیٚلو اسلام علیکُم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ آ أسۍ حظ چھِ تسلیٖمہ بَنٛڈٕ پورٕ پٮ۪ٹھ حظ چھِ أسۍ تُہۍ چھِو حظ رُقیہ آ مےٚ اوس اَسہِ اوس خانٛدَر حظ اوس بٲیِس تہٕ تَمے موٗجوٗب ٲسۍ اَسہِ گٮ۪وَن واجیٚنۍ اَکھ ضروٗرت مےٚ بوٗز تُہۍ چھُو اَتہِ تۄہہِ چھُو آسان اَتہِ تُہٕنٛدِس گرٛوٗپَس مَنٛز آ فِلحال چھِ اَسہِ گٮ۪وَن واجیٚنۍ ضروٗرت تہٕ تَمے موٗجوٗب کرے فون بٲیِس حظ اَسہِ بٲیِس خانٛدَر آ آ گٮ۪وَن واجیٚنۍ چھِ ضروٗرت مےٚ بیٛاکھ ہفتہٕ چھُ نہَ حظ یِنہٕ وول اَمے بَٹہٕ وار آتھوار چھِ

آ بَٹہٕ وار مٲنٛزراتھ پٮ۪ٹھٕ حظ ٲٹھ بجے بٲگۍ گَژھِ واتٕنۍ نہَ حظ مَطلَب ہیٚوِی گٔژھ آسٕنۍ ہیٚوِی یُس مَطلَب اَصٕل آسہِ آ اَمہِ کم گَژھِ نہَ حظ اَدٕ حظ چلو سہلٕے چھُ تہٕ وۅنۍ وُچھو تٔتی أسۍ چھِ روزان نُسہِ حظ آ آ نہَ أسۍ سوزو أسۍ سوزو گٲڑۍ تۄہہِ یورے تہٕ أسۍ والہون یہِ پَتہٕ نفر یِیہِ أمِس یورے گٲڑۍ ہٮ۪تھ نہَ فِلحال اوس اَسہِ یہَے گٮ۪ون واجیٚنی ضروٗرت تہٕ ییٚلہِ وۅنۍ پیٚیہِ کیٚنٛہہ ضروٗرت تیٚلہِ کرو بہٕ تۄہہِ فون نہَ حظ خانٛدَر اوس خانٛدر آ نہَ حظ فِلحال اوس تِتُے گٮ۪وَن واجیٚنٕے یٲژ ٲسۍ ضروٗرت مگر یہِ حظ گَژھِ وۅنۍ ٹایمَس پٮ۪ٹھ واتٕنۍ تہٕ تَمہِ دۄہ آ آ ٹھیٖک آ تیٚلہِ کَرہو کال ییٚلہِ اَسہِ کیٚنٛہہ ضروٗرت بیٚیہِ آ وعلیکُم سلام